انسانس چھِ پرنہٕ سۭتۍ شعور تہٕ اخلاص یِوان اگر أسۍ کتھ کرو زِ یِم زَن سٲنۍ مٲلۍ یِمو نہٕ زَن نہٕ پوٚرمُت چھُ آسان یِم زَن آز موزورۍ کران چھِ تِم چھِ ونان اسہِ تُہۍ پڑ تُہۍ پٔرِو تِکیازِ تِمن چھِ پیی اسہِ پوٚرووٚے نہٕ اگر نہٕ یِمو تہِ پوٚر یِم تہِ گژھن سٲنۍ پٲٹھۍ موزورۍ کرنہِ بییٚہِ چھِ پرنہٕ سۭتۍ شعور یِوان پرنہٕ سۭتۍ چھِ سپتھ یِوان تُہۍ ہیٚکہِ ہون وٕچھِتھ اکھ انپڑ یُس زَن یٔمِس زَن یُس زَن نہٕ اکھ پونٛسہٕ لیہِ تٔمِس چھُنہٕ نہ آسان کتھ کرنُک تٔمیٖز نہ آسان پتھر بیہنُک تٔمیٖز بییٚہِِ چھِ تٔمِس لٮ۪کھ آسان ٲسس منٛزٕے بییٚہِ چھُ سُہ گرکٮ۪ن ورکٮ۪ن وتھان واپس تُہۍ اگر وٕچھِو یُس پوٚرمُت لیوٗکھمُت لڑکہٕ چھُ آسان نہ چھُ سُہ کُنہِ بُرٕ کامہِ منٛز آسان نہ چھُ گرکٮ۪ن وتھان واپس نہ چھُ کینٛہہ کران نہ چھُ بِچور ژھۄپہِ کٔرِتھ سُہ چھُ آسان بِچور ژھۄپہِ کٔرِتھ تہۍ ہیٚکِو وٕچھِتھ یہِ یُس انپڑ چھُ آسان تٔمِس چھُنہٕ آسان عزت تہِ کہینۍ یُس پٔڑیٖن چھُ آسان کانٛہہ تٔمِس چھُ آسان واریاہ عزت تٔمِس چھِ سٲری آسان ونان یٔمۍ چھُ پوٚرمُت